کٲشِر ہسا چھِ سُہ زَبان یُس زَن کٔشیٖر ہِنٛز وادِ منٛز زیادٕ پَہم بولنہٕ چھےٚ یِوان تہٕ ییٚتہِ کٮ۪ن لُکن ہسا چھِ یہِ واریاہ اَکھ دِلچَسٕپ زَبان باسان اَتھ زَبانہِ تہِ ہسا چھِ پنٛنی اکھ لُغت تَتھ ہسا چھُ پنٛنُے اکھ بولنُک اَندازٕ اَمِکۍ یِم زَن لَفظ چھِ تِم ہسا چھِ تَتہِ اَلگ اَلگ حِسابہٕ سان حلقہٕ پٮ۪ٹھ کڑنہٕ یِوان ییٚمہِ سۭتۍ زَن تِہِندۍ مَن یِم چھِ آسان تِم چھِ بدلان کُنہِ ساتہٕ ہسا چھِ اَتھ منٛز زٕ لَفظ ہِوی آسان یِم زَن وَننٕکۍ اَندازٕ سۭتۍ پَنُن مانا چھُ بدلاوان اَگر ہسا أسۍ گۄڈٕنٮ۪ٹھٕے أمِس زَبانہِ ہِنٛدِس آگرٕ کِس بارَس منٛز کَتھ کرو یعنی زَن یہِ زَبان کَتہِ چھےٚ زامٕژ یہِ زَبان کِتھۍ پٲٹھۍ چھےٚ وجوٗدَس آمٕژ تہٕ توٲریخ دان ہسا چھِ لٮ۪کھان زِ یہِ زَبان ہسا چھِ آرین قبیٖل کِس آریَن سَماجکٮ۪و أکۍ لُکھ ہٕندۍ خاص مَجمٕکۍ یِمن زَن وَنان أسۍ دردٕکۍ مَجمٕکۍ لُکھ تِموٕے ہسا چھِ اَمہِ زَبانہِ ہِنٛز بُنیاد ترٛٲومٕژ تہٕ وارٕ وارٕ وقت یِتھُے ہسا وقت روٗد گُزران وقت لوٚگ برٛونہہ برٛونہہ پَکان تہٕ اَمہِ زَبانہِ ہسا چھِ پانَس منٛز واریاہ باقٕے زَبانہٕ جَزٕب کرِمَژٕ أمۍ ہسا چھِ واریاہ باقٕے زَبانن ہِنٛدۍ لَفظ پانَس منٛز شرٛپرٲوۍمٕتۍ تہٕ اَمہِ کٔشیٖر منٛز بولَن واجنہِ زَبٲنہِ ہسا چھِ واش کوٚڑمُت یَتھ زَن أسۍ زبا زَمانَس منٛز کٲشِر زَبان چھِ وَنان تہٕ اَمہِ زَبانہِ ہِنٛدِ یِم زَن بُنیادی تَلفُظ چھُ بُنیٲدی حرُف چھُ تِمَن ہسا چھُ اَچھر وَنان تہٕ تِم اَثر اَچھر ہسا چھِ مقدارَس منٛز دوٚیہِ تٲجی وَنٛنہٕ یِوان تہٕ کینٛژاہ لٮ۪کھَن وٲلۍ ہسا چھِ یہِ مانان زِ اَچھر ہسا چھِ اَصلِحَتَس منٛز شہ شیٚیہِ تٔرٛہ ہَے أڑۍ لٮ۪کھان یِم ہسا چھِ ژُوانٛزاہ ییٚلہِ زَن حٔقیٖقتَس منٛز وٕچھان چھِ زیادَن پَہمَن توٲریٖخ دانن زیادَن پَہمَن ادیٖبَن ہُند ہسا چھُ یِہوٚے ماننہٕ زِ اَچھر ہسا چھِ اَصلِحاتَس منٛز گرٛینٛدِ منٛز ییٚلہِ تِم گٔنٛزراوان چھِ تِم ہسا چھِ دوٚیہِ تٲجی تہٕ تِمَن پٮ۪ٹھ ہسا چھُ باقی لَفظ بَنان یِمَو سۭتۍ زَن یِم کٲشِر زَبانہِ ہِندۍ باقی باقی چیٖز چھِ پَتہٕ بَنان نٔوۍ نٔوۍ لَفظ چھِ بَنان تہٕ یِمَو لَفظو سۭتۍ ہسا چھِ یِمَن رَلٲوِتھ ہسا چھُ مُختٔلِف جُملہٕ بَنان ییٚمہِ سۭتۍ زَن اَمہِ زَبانہِ ہِنز بَنیاد چھِ گژھان تہٕ لُکھ ہسا چھِ ہٮ۪کان پانہٕ ؤنۍ اَمہِ سۭتۍ کَتھ باتھ کٔرِتھ یِم ہسا چھِ ہٮ۪کان پَنٕنۍ حال بیٚیِس بٲیِتھ تہٕ بییہِ سُنٛد بوٗزِتھ تہٕ روزمَرہ زِندگی منٛز یِم تہِ کامہِ چھِ پٮ۪وان کرنہِ یا بیٚکِس سۭتۍ یُس تہِ کَتھ باتھ چھِ کران سُہ ہسا چھِ یِم اَمی زَبانہِ سۭتۍ کران اکھ أکِس سۭتۍ کَتھ باتھ تہٕ پَنٕنۍ روزمَرہ زِندگی ہسا چھُ گُزاران اَمہِ زَبانہِ ہِندِ مدتہٕ سۭتۍ اَمہِ علاوٕ ہسا چھِ کٲشرِ زَبانہِ یہِ خٔصوٗصیت زِ اَتھ ہسا چھِ پَنٕنۍ اکھ اَلگ لُغت اَتھ ہسا چھِ پَنُن اکھ اَلگ گرٛامَر اَتھ ہسا چھُ الگ اَکھ بولنُک اَنداز تہٕ یِم ہسا اَمِچ یِم آوازٕ چھِ یِم زَن یِمو اَچھرو پٮ۪ٹھ چھِ بَنان تہٕ یِم کٲشِر یِم شعرو شٲعری کَرن وٲلۍ چھِ یا یِم گٮ۪وَن وٲلۍ چھِ یِم ہسا چھِ یِم مُختٔلِف آوازٕ رَلٲوِتھ کیٚنہہ ساز بَناوان یِمو سۭتۍ زَن یِم پَنٕنۍ شٲعری یا یِمو سۭتۍ زَن یِم پَنٕنۍ ہُرۍ یا گٮ۪وِتھ چھُ ہٮ۪کان تہٕ اَمہِ علاوٕ یِتھ پٲٹھۍ زَنہٕ انٛگریٖزۍ زَبانہِ منٛز واوٮ۪لٕز چھِ آسان تِتھ پٲٹھۍ چھِ کٲشرِ زَبانہِ منٛز تہِ واوٮ۪ل آسان یِمَن زَن سُوار چھ وَنان تہٕ یُس یہِ کٲشِر زَبان چھِ اَتھ منٛز ہسا چھِ سَتھ سُوار آسان تہٕ یِم سَتھ سُوار رَلٲوِتھ ہسا چھِ کیٚنہہ اَلگ قٕسمٕکۍ تَلَفُظ اَلگ قٔسمٕکۍ بَنان یِم ہسا اَتھ زَبانہِ منٛز اِستعمال چھِ سَپدان تہٕ یِتھ پٲٹھۍ ہسا انٛگریزی زبانہِ منٛز کَنسونٮ۪نٛٹ چھِ آسان کٔہ کٲشِر زبانہِ منٛز ہَسا چھِ یِمَن کَنسونٮ۪نٛٹَن ہال وَنان تہٕ یِمو ہالکٮ۪و وجہ سۭتۍ ہسا چھِ کٲشِر زَبٲنۍ منٛز واریاہَن لَفظن اکھ پَنُن روٚے مِلان روٚے علاوٕ پَنُن اکھ معنی مِلان یِم زَن اَتھ کٲشِر زَبانہِ منٛز پَتہٕ استعمال چھِ سَپدان تہٕ لُکھ چھِ ہٮ۪کان بیٚیِس اِنسانَس سۭتۍ کٲشِر زَبانہِ منٛز کَتھ کٔرِتھ تَمہِ علاوٕ ہسا چھُ کٲشِر زَبان پَنُن اکھ اَلگ تٔحقیٖق ییٚمہِ سۭتۍ زن کہِ اَلگ صوٗرتہِ منٛز چھُ یِوان وَننہٕ حَلکَس منٛز چھُ یِوان وَننہٕ یُس زَن اکھ ہِندی زبانہِ تہٕ بیٚیہِ پَنجٲبی زَبانہِ نِش اَلگ چھُ کران ییٚلہِ زَن ماننہٕ چھُ یِوان زِ واریاہ لَفظ ہسا چھِ تِتھۍ یِم ہِندی زَبانہِ تہٕ پَنجابی زَبانہِ سۭتۍ چھِ کٲشِر زَبانہِ رَلان یِم ہسا چھِ دۄشؤیَن منٛز ہِوی لَفظ ترٛیشؤنہِ زَبانہِ منٛز ہسا چھِ یِم کیٚنہہ لَفظ ہِوی یِوان ماننہٕ مَگر یُس زَن یہِ کٲشِر زَبانہِ پَنٕنی اَلگ اکھ لُغت چھِ پَنٕنۍ اَلگ اکھ یہِ تٔحقیٖق یُس اَتھ چھِ اَمہِ سۭتۍ ہسا چھِ یہِ اَلگ صوٗرتہِ منٛز یِوان بَیان کرنہٕ تہٕ اَمہِ سۭتۍ ہسا چھُ اکھ اَلگ معنی نٮ۪ران یِتھ پٲٹھۍ ہسا چھُ یہِ پَنجٲبۍ زَبانہِ تہٕ ہِندی زَبان نِشہِ اَلگ اکھ روٚے نِوان تہٕ پَنٕنۍ اکھ اَلگ پہچان سَماجَس منٛز بَناوان اَمہِ علاوٕ ہسا چھُ کٲشرِ زَبانہِ پنٛنُک اکھ الگ پَنُن اکھ اَلگ لٮ۪کھنُکُے اَندازٕ یُس زَن اَتھ باقیو زَبانو نِش اَلگ تہٕ باقیو زَبانو نِش اکھ دِلچَسپ زَبان چھُ بَناوان تہٕ یِتھ پٲٹھۍ زَن اَنگریٖزی زَبانہِ منٛز پرٛوناوُن چھُ آسان کٲشِر زَبانہٕ منٛز ہسا چھِ زیبی نوم آسان یِم ہسا چھِ یِوان کرنہٕ کُنہِ تہِ ناوچہِ بَجایہِ یا ناوچہِ جایہِ چھِ یِم یِوان اِستعمال کرنہٕ مَگر یِم ہسا یِم کٲشِر زَبانہِ ہِندی زیبہِ نٲم چھِ یِم ہسا چھِ اکھ اکھ خاص زَبان بَناوان تِکیازِ ییٚلہِ تہِ یِم زیبی ناو لٮ۪کھان چھِ یا پَرنہٕ چھِ یِوان یِمَو سۭتۍ تہِ ہسا چھِ دوٗری اِنسانَس ظٲہِر گژھان یا دوٗرٕے چھِ اِنسانَس باسان زِ یہِ کَس سٕنٛدِس بارَس منٛز چھِ کَتھ یِوان کرنہٕ تِکیازِ یِم یِم زیبہٕ نٲم چھِ یِم ہسا چھِ ہَر کٲنسہِ اِنسانَس خٲطرٕ اَلگ اَلگ یعنی لٮ۪کھَن وٲت وٲلِس خٲطرٕ ہسا چھِ اکھ زیبی نٲم اٮستعمال سَپدان تہٕ بوزَن وٲلِس خٲطرٕ چھُ بیٛاکھ زیبہِ نوم اِستعمال سَپدان تہٕ یُس ترٛیٚیم نَفر آسہِ یَتھ سٕندِس بارَس منٛز کَتھ آسہِ یِوان کرنہٕ یا یَتھ سٕندِس بارَس منٛز لٮ۪کھنہٕ آسہِ یِوان تٔمِس خٲطرٕ ہسا چھُ بیٛاکھ زیبہِ نوم اِستعمال سَپدان تہٕ یِتھ پٲٹھۍ یُس یہِ پرن وول پَتہٕ آسان چھُ أمِس ہسا چھُنہٕ اَتھ منٛز کانٛہہ تہِ مُشکِل یِوان أمِس ہسا چھُنہٕ اَتھ منٛز کانٛہہ تہِ دِقت یِوان تہٕ یہِ ہسا چھُ ہٮ۪کان آرام سان یہِ سَمجِتھ مےٚ زِ اَتھ پٮ۪ٹھ کیاہ لٮ۪کھِتھ چھُ یا زَن مےٚ کیاہ وَننہٕ آو یہِ ہسا چھُ آرام سان اَمہِ چیٖزُک معنی ہٮ۪کان کٔڑِتھ تہٕ اَمہِ علاوٕ ہسا چھُ کٲشِر زَبانہِ اکھ خاص قٕسمُک لٮ۪کھنُک اَنداز یُس زَن نستعلیق ناوٕ سۭتۍ مَشہوٗر نستعلیق ناو سۭتۍ نامور چھِ گوٚمُت یہِ نستعلیق ہسا چھُ اکھ خاص قٕسمُک لٮ۪کھنُک اَندازٕ کٲشِر زَبانہِ منٛز آسان یُس زَن ماننہٕ چھُ یِوان زِ یہِ ہسا چھُ یِتھ پٲٹھۍ زَن عرَبِک چھُ لٮ۪کھان عربی زَبانہِ ہُند لَفظ چھُ لٮ۪کھان تَمے آیہِ تٔتھۍ ہسا چھُ ہوٗ بہ ہوٗ ہسا چھُ یہِ نستعلیق تٔتھۍ سۭتۍ رَلان تہٕ کٲشِر یِم تہِ کٲشِر یِم کٔشیٖر منٛز روزن وٲلۍ لُکھ چھِ آسان کٲشِر ادیٖب چھِ آسان کٲشِر شٲعر چھِ آسان ییٚلہِ زن تِمَن یہِ پَنٕنۍ شٲعرو شٲعری چھِ آسان لٮ۪کھٕنۍ تِم ہسا چھِ أتھۍ کٲشِر نستعلیق حِسابَس مںٛز أتھۍ صوٗرتہِ منٛز یہِ لٮ۪کھان تہٕ پَنُن یہِ ہسا چھِ برٛونٛہہ کُن تِم پَنُن ہُنر چھِ برٛونٛہہ کُن واتناوان اَمہِ علاوٕ زَن یِم کٲشِر داستان لٮ۪کھن وٲلۍ چھِ آسان یا کٲشِر دٔلیٖل لٮ۪کھن وٲلۍ چھِ یِم تہِ ہسا چھِ أتھۍ اَندازَس أتھۍ صوٗرتہِ منٛز یِم چیٖز لٮ۪کھان